یُس ہَسا سانہِ ڈِسٹرک بارامُلہُک مرکزی ٹرانسپوٹ چھِ سُہ ہَسا چھِ روڈ چھِ یِمو روڈو اَسہِ گاڑِ چھِ پَکان تِمَن روڈَن ہَسا چھِ ٹانٛگہٕ چھِ تِمَن پَکان ٹاٹا موبایل چھِ پَکان ٹرک چھِ پَکان بَس چھِ پَکان لوکَل کار چھِ پَکان واریاہ گاڑِ ہَسا چھِ پَکان بییٚہِ ہَسا چھِ اَسہِ یَپٲرۍ ریلویز ریلویزَن چھِ یَپٲرۍ ٹرین ریلہٕ پَکان بییٚہِ ہَسا چھِ اَیَر پوٹس اَیَر پوٹ چھِ ہَوٲیی یِم سروِس ہَسا چھِ بییٚہِ ہَسا چھِ پَبلِک ٹرانسپوٹ یُس ہَسا گورمنٹ چھُ بَسہٕ تراوان سُہ چھُ تراوان بارامُلا پیٹھٕ شَہَر نیران یا بارامُلا پیٹھٕ چھِ سوپور نیران سوپرٕ پیٚٹھٕ چھِ سِنٛگپور نیران اگر ہَسا وٕچھو أسۍ سانہِ یُس ہَسا سون ڈِسٹرک بارامُلا چھِ یَتھ مَنٛز ہَسا چھِ زیاد پَہمَتھ ہَسا چھِ ڈِسٹرک بارامُلاہَس مَنٛز غریب غریٖبی ہَسا چھِ یَتھ مَنٛز زیاد پَہمَت تَوے ہَسا چھِ تیٖژاہ غریبی تہٕ چھَنہٕ کینٛہہ اگر یَتھ مِثال کے طور پَر اگر أسۍ وٕچھو ہَتھ پرسَنٹ اگر آبٲدی چھِ ہَتَن پرسَنٹ مَنٛز چھِ پَنٛژَہَن پرسَنٹَن چھِ پَننہِ پَننہِ گاڑِ تہٕ پَنٛژَہَن پرسَنٹَن چھِ پیٚوان لوکَل گاڑٮ۪ن کھَسُن یُس ہَسا سانہِ اگر أسۍ ڈِسٹرک بارامُلھک وَنو ڈِسٹرک بارامُلاہَس ہَسا چھِ زیاد بَس چھِ پَکان سومو چھِ پَکان تَویرا چھِ پَکان یُس ہَسا سانہِ ڈِسٹرک ڈِسٹرک بارامُلاہُک اَکھ عام نَفَر چھِ سُہ ہَسا چھُ بِچور سُہ ہَسا چھِ بَس ایٚفٲڈ کَران سُہ ہَسا چھُ بَسے زیاد تام اگر تٔمۍ سُنٛد مَطلَب کہِ تٔمۍ سُنٛد خَرچہِ حِساب وٕچھو سُہ ہَسا چھُ اگر تمِس صُبحٲے اوس وۄتھُن شَہَر اوسُس موٚزورۍ گَژھُن یا سوپَر اوسُس موٚزورۍ گَژھُن سُہ ہَسا چھُنہٕ بِچور نَہ چھُ سُہ سوموَس آسان اِنتظار کَران نَہ چھُ سُہ تَویراہَس اِنتظار کَران بلکیٚنَس ہَسا چھُ سُہ کھَسان سُہ ہَسا چھُ کھَسان بَسہِ کھَسہِ سُہ یۄس بَس تمِس آرام سان بارامُلا پیٹھِ شَہَر واتناوان چھِ اگر ہَسا أسۍ وٕنکیٚنَس وٕچھو میانہِ حِساب ہَسا چھِ بَس تہٕ سومو یہِ ہَسا چھِ أکسی سپی سپیٖڈ مَنٛز پَکان پٔتٗۍمہِ لَٹہِ ہَسا اوس مےٚ گَژھُن یُنوَرسٹی مےٚ ہسا ٲس پَنٕنۍ اکھ وٮ۪س ٲس مےٚ سۭتۍ سۄ وٮ۪س تمہِ ویٚسہِ دوپ مےٚ بہٕ ہَسا نیرے ماگام کِنۍ مےٚ دوٚپمَس بہٕ نیرے بہٕ یِمے یَپٲرۍ ناربل کِنۍ ییٚلہِ ہَسا بہٕ سۄ ہَسا درایہِ ہُپٲرۍ ما سۄ ہَسا دراے ہُپٲرۍ کُنٛزَر سایڈٕ بہٕ ہَسا درایَس یَپٲر ناربَل سایڈٕ ییٚلہِ ہَسا مےٚ وٕچھ ییٚلہِ ہَسا مےٚ وٕچھ یۄس ہَسا میٲنٛۍ سۄ وٮ۪س ٲس سۄ ہَسا ٲس تَویراہَس مَنٛزبہٕ ہَسا ٲسٕس بَسہِ مَنٛز ییٚلہِ ہَسا بہٕ بَٹہٕ مالنیُن ووتُس وٲژٕس مےٚ ہَسا کوٚر پَننہِ وٮ۪سہِ فون دوٚپمَس ژٕ کَتٮ۪ن چھَکھ تمۍ حظ ووٚن بہٕ چھَس بہٕ تہِ چھَس بہٕ چھَس بَٹہٕ مالیُن اَڈَس مَنٛز مےٚ ووٚن تمِس ژٕ کر وٲژٕکھ تمۍ دوٚپ بہٕ وٲژٕس وٕنی مےٚ ہَسا دوٚپ تمِس ژٕ ٲسٕکھ سوموَس مَنٛز بہٕ ٲسٕس بَسہِ مَنٛز مےٚ باسان بَسہِ تہٕ سوموَس مَنٛز بَسہِ تہٕ سوموَس لوگ نہٕ کِہِنۍ کال اگر ہَسا بہٕ وٕچھو یُس ہَسا سانہِ ڈِسٹرک بارامُلاہُک اکھ عام اِنسان چھُ سُہ تہِ ہَسا چھُ بِچور زیاد پَہمَتھ ایٚفٲڈ کَران أتھۍ بَسہِ کھَسُن تکیازِ سُہ ہَسا وٕچھان سُہ ہَسا چھُ پَننہِ مٲلی حِساب کھَسان یوٗتاہ تمِس بِچارَس أکِس اَکھ موٚزور کوٗتاہ ہیٚکہِ دۄہَس زیٖنِتھ رۄپیَس پانٛژھ ہَتھ ہیٚکہِ سُہ زیٖنِتھ تمہِ مَنٛز اگر تمِس پَنٛژاہ رۄپیہِ گَژھِ گَژھَن خرچ کراے اور یور تویتہِ چھِ تمِس بِچارَس ساڑ ژور ہَتھ بَچان ییٚمہِ سۭتۍ سُہ پَننِس یُس سُہ پَننِس عیالَس کھیٚن چیٚن چھُ دِوان بییٚہِ ہَسا چھُ یُس ہَسا چیلینٛج ہَسا چھُ پیٚوان واریاہ کینٛہہ کَرٕنۍ أکِس سانہِ ڈِسٹک بارامُلہٕکنۍ لُوٗکَن سٲنِس ڈِسٹک بارامُلہَس ہَسا چھِ زیادٕ ٹانٛگہٕ چھِ ییٚتہِ پَکان ٹرینہٕ چھِ پَکان بییٚہِ ہَسا چھِ زیاد آٹو پَکان آٹوز ہَسا چھِ تِم لۄکٕٹۍ رِکشہِ پَکان یۄس ہَسا زیاد پَہمَتھ لَک ییٚتہِ پیٹھٕ بیٚکِس گلی تام پَکان چھِ بییٚہِ ہَسا چھُ یُس ہَسا سانہِ ڈٕسٹرک بارامُلہٕچ ٹرین چھِ یہِ ہَسا چھِ اَسہِ نِوان أسۍ ہَسا چھِ ییٚتھۍ ٹرین کھَسان اگر ہَسا کٲنٛسہِ چھُ آسان جوٚم گَژھُن سُہ ہَسا چھُ ڈِسٹرک بارا بارامُلاسے مَنٛز ٹرینہ کھَسان یۄس ٹرین تمِس بَرابَر جوٚم چھِ واتناوان تمہِ سۭتۍ ہَسا چھِ گَژھان یُس ہَسا سون یہِ عام نَفَر چھُ امس نَسا چھنہٕ پیٚوان زیاد کِراے بَرٕنۍ کِہنۍ تکیازِ یۄس ہَسا ٹرین چھِ اتھ ہَسا چھِ آسان واریاہ کم کِراے تَوے ہَسا چھِ پَتہٕ سامنہٕ أسۍ کَران یا چھِ أسۍ کَران اَگر اَسہِ نیٚبَر آسہِ گَژھُن أسۍ ہَسا چھِ تیٚلہِ سامنہٕ کَران امے ٹرین ہُنٛد أسۍ ہَسا چھِ أتھۍ ٹرین مَنٛز گَژھان نیٚبَر بییٚہِ ہَسا چھِ أسۍ یَپٲرۍ زیادٕ ٹانٛگہٕ وانٛگہٕ پَکناوان اگر اَسہِ کینٛہہ ضوٚرَتھ آسہِ اورٕ یورٕ پَکناونہٕ خٲطرٕ تمہِ خٲطرٕ چھِ ٹانٛگے یوٗز کَرُن